اگر أسۍ کشمیٖری لنٛگویج ہٕنٛز کتھ کرو یہِ ہسا چھِ پرانؠن لنٛگویجَن منٛز شُمار یِوان کرنہٕ جموں کشمیٖرٕچ پاپلیشن ہسا چھِ پنٛژاہ پٔرسَنٹ جموں کشمیٖرٕچ پاپلیشن ہسا چھِ کشمیٖری بولان یہِ ہسا چھِ یِوان زٕتووُہمِس شُڈوٗلس منٛز تھٲمٕژ کشمیٖری لنٛگویج اتھ منٛز ہسا چھُ کٕہٕنۍ آرٹِکل یوٗز یِوان کرنہٕ ترٛؠن سِکرِپٹن منٛز آیہِ یہِ یوٗز کرنہٕ پرشو عربِک تہٕ دیوانگٔری کُنہِ کُنہِ ساتہٕ آو یہِ شارداہس منٛز تہِ سِکرِپٹ کرنہٕ تہٕ رومن سکرِپٹ تہِ آو یوٗز یہِ اتھ منٛز کرنہٕ ٲٹھمہِ سؠنچری منٛز گٔے کٲم کشمیٖری لنٛگویج آیہِ لیکھنہٕ تہٕ یہِ سِکرِپٹ چھُنہٕ وۄنۍ یِوان یوٗز کرنہٕ کینٛہہ تہٕ بیٚیہِ ہسا چھِ زٕ دۄن ڈایلیکٹن منٛز چھُ یِوان یہِ استعمال کرنہٕ تِمن دۄن ڈایلیکٹن ہُنٛد ناو چھُ کشتوٲرۍ تہٕ پوگالی بیٚیہِ ہسا اگر أسۍ مۄہنوِس آسہِ آلو کَرُن تٔمِس ہسا چھِ أسۍ استعمال کَران تو اگر زَنانہِ آسہِ أسۍ آلو کَرُن تٔمِس چھِ وَنان تٔۍ